اسلام علیکُم ٹھیٖک چھُو حظ صحت چھِ حظ ٹھیٖک یہِ اَتھ کیٛازِ وَنان یہِ بَچہِ سٕنٛدۍ موٗجوٗب ٲسمٕژ کال کَرمٕژ بہٕ چھُس مَنان شاہ حظ میون بَچہِ چھِ اَتہِ پَران کے پی ایٚسَس بچہٕ سٹوٗڈنٛٹس حظ تٔمِس چھِ ناو برُہان حظ اَہَن حظ آ أمِس أمۍ سٕنٛدِ موٗجوٗب أمِس ٲسۍ لیٖو حظ ضوٚرَتھ کیٚنٛہن دۄہَن پٮ۪ٹھ تہٕ أمِس چھُ اوٗرۍ گژھُن اَسہِ چھِ تھوڑا فنٛگشَن سرینگر أمِس سرینَگَر کھَسُن لیٖو ٲس ترٛٮ۪ن دۄہَن پٮ۪ٹھ أمِس ٲسۍ ضوٚرَتھ

اَہَن حظ آ

کیٛاہ حظ اہن حظ آ پرٛوگریس

اَہَن حظ نہ أمِس چھُسو بہٕ تۄہہِ نٮ۪کٕسٹ ٹایم پٮ۪ٹھ نٮ۪کٕسٹ ٹایمہِ پٮ۪ٹھ ایٹینٛڈٮ۪نٕس چھِ أمۍ سٕنٛز واریاہ سُہ چھُ مےٚ پَیی حظ نٮ۪کٕسٹ ٹایم پٮ۪ٹھ دِمہٕ أمۍ سٕنٛز تۄہہِ گیرَنٹی تہٕ نٮ۪کٕسٹ ٹایم پٮ۪ٹھ یِم پَتھ کُن آسہِ نہٕ یہِ زیادٕ لیٖو پٮ۪ٹھ حظ کِہیٖنۍ یہِ کَنٹِنیو ریٚگوٗلَر یہِ سکوٗل تہٕ بیٚیہِ اِنشاء اللہ أمۍ سُنٛد پرٛوگرٮ۪س تہِ گَرو حظ ٹھیٖک دۄہ کھۄ دۄہ کَرنو بیٚیہِ ٹیوٗشَن تہِ ایڈجَسٹ ٹیوٗشَن پٮ۪ٹھ کَرن بہٕ چھُس ترٛےٚ دۄہ وَنان آ اَز کیٛاہ اَز گوٚو ترٛوواہ اَگست یہِ حظ اَرداہ کُنوُہ وُہ روزِ اَیٚپسِٮ۪نٛٹ حظ

اَہن حظ نیکٕسٹ ٹایم پٮ۪ٹھ چھُس تۄہہِ وَنان یہِ کَنٛٹہِ ریگوٗلَر اَکھ یہِ سکوٗل بیٚیہِ گژھِ أمۍ سٕنٛز یَتھ پرٛاگرَس منٛز اِنشاء اللہ اِنکٕریٖز تۄہہِ کَرے پرٛوگرٮ۪س اہن حظ یہِ کَرناوَن محنت یہِ کَرناوَن ٹیوٗشَن تہِ جویِن اَہَن حظ زٕے دۄہ چھِ حظ کیٚنٛہہ نہ حظ چھُنہٕ زٕے دۄہ ٹھیٖک چھُ زٕ دۄہ چھِ ٹھیٖک اَہن حظ آ ٹیوٗشَن کَرناوان بیٚیہِ جویِن حظ نہ نہ نہ یہِ چھُنہٕ ہُتھ پٲٹھۍ دِلچ دِلچَسپی دِوان کِہیٖنۍ اورٕ یِوان سکوٗل پَتہٕ روزان گِنٛدنَس سۭتی اگر بہٕ أمِس ٹیوٗشَن کَرٕ ٹیوٗشَن کَرناوَان بہٕ جویِن تَتھ سۭتۍ تہِ روزِ پَتہٕ اگر کینٛہہ ٹایم گِنٛدنَس تہِ روزِ تَتھ چھُنہٕ پَرواے کِہیٖنۍ تہِ نہٕ اَہَن حظ